وعلیکُم اسلام اَکھ مِنٹ اَکھ مِنٹ بہٕ کَر چیٚک ناو کیاہ چھُو تۄہہِ پِیٲرِو پِیٲرِو بہٕ کَر چیٚک اَکھ مِنٹ تۄہہِ چھو نِمٕژ یہِ دَہ دۄہ برٛونٛہہ تۄہہِ کیازِ چھو یہِ یوٗتاہ لیٚٹ أنۍمٕژ واپَس مگر تُہۍ ؤنِو مےٚ تۄہہِ چھو نَہ لایبریٚری ہِنٛدٮ۪ن روٗلَن بارَن منٛز پاے کیٚنٛہہ تۄہہِ کیاز چھو یٖتِہَن دۄہَن نِمٕژ یہِ بُک اگر تۄہہِ پاے ٲسوٕ اسہِ چھُ گَرِ کیٚنٛہہ پرابلِم تیٚلہِ کیاز چھو تۄہہِ یٖتِہَن دُہَن نِمٕژ تیٚلہِ نیٖزٮ۪ووٕے نہٕ تیٚلہِ نیٖزٮ۪و پرابلِم گَژھنہٕ پَتہٕ اَکھ مِنٹ بہٕ کَر تُہُنٛد یہِ چیٚک اَکھ مِنَٹ تُہۍ ؤنِو مےٚ تُہۍ ؤنِو مےٚ تُہۍ چھِو دَہ دۄہ برٛونٛٹھ ایٚکزیٚم تُہۍ چھِو پانٛژھ دۄہ برٚونٛٹھ ایٚکزیٚم دِنۍ تہِ تَمہِ دۄہ کیاز کٔرِو نہٕ تۄہہِ یہِ رِٹٲرٕنۍ مٔشدٕےٛ کیاز گوٚو اگر تَمہِ دۄہ آسِہٕو اونمُت تۄہہِ ما اَدٕ تۄہہِ یہِ گَژھِ نہ خَیال تھاوُن یہِ چھِ پرٛوپَرٹی کالجِچ اَسہِ چھِ پَتہٕ اَمِکۍ پونٛسہٕ پیٚوان بَرٕنۍ تُہۍ چھِو گٔمٕتۍ تُہۍ چھِو گٔمٕتۍ پَنٛدَہ دۄہ لیٚٹ تُہۍ چھِو گٔمٕتۍ بَرابَر پَنٛدَہ دۄہ لیٚٹ تۄہہِ چھِو پانٛژَن دُہَن ہِیُنٛد ایٚکٕسٹرٛا فی بَرُن اَتھ تۄہہِ چھُو فاین بَرُن تۄہہِ چھُو پٔر پٔر ڈے اَتھ کھوتمُت پَنٛژَہ رۄپیہِ سُہ گوو پٲنٛژَن دۄہَن ہِیٚنٛد مَگر یِم چھِنَہ زٕ بُک اَمی موٗجوٗب ڈاے ہَتھ رۄپیہِ چھُو تۄہہِ اَتھ کھوتمُت یہِ تہِ چھُ تۄہہِ مَطلَب پٲنٛژَن دۄہنےٕ فاین دِیُن اگر نہٕ تۄہہِ یہِ فاین پانٛژَن دُہَن منٛز دِتُوٕ کیٚنٛہہ یہِ گَژھِ ڈَبٕل ٹھیٖک ٹھیٖک یہِ مٕعاوضہٕ بٔرِو تُہۍ اَمیُک ٹھیٖک چھُ اَمہِ پَتہٕ بیٚیہِ کڑنَہ بیٚیہِ اَللّہ حافِظ اَللّہ حافِظ